سوشَل میٖڈیا سۭتۍ یُس اِنسان سٕنٛز زِندگی چھےٚ سۄ چھےٚ واریاہ مطلب آسان بَنیمٕژ سوشَل میٖڈیا سۭتۍ چھِ یہِ پوٗرٕ دُنیاہَس سۭتۍ روزان مطلب جوٗ جُڑِتھ روزان پوٗرٕ دُنیاہَس سۭتۍ یُس یہِ سوشَل میٖڈیا چھِ یہِ چھِنہٕ اِنسانَس باقٕیَن سۭتۍ جُڑتھٕے یوتَن ہٮ۪کان کِہیٖنۍ بلکہِ یُس اَسہِ یہِ سُنٛد یہِ روزمرہ زندگی ہٕنٛدۍ روزگار چھِ یا آٹ اینٛڈ کرٛافٹٕز چھِ اَتھ منٛز چھِ یِوان واریاہ کینٛہہ اٮ۪کٹِوِٹیٖز چھےٚ یِوان اَتھ منٛز چاہے سۄ سٕژ کٲم چھےٚ یِوان آرِ کٲم چھےٚ یِوان یا پینٛٹِنٛگ چھےٚ یِوان یِم چھِ کینٛہہ آٹ اینٛڈ کرٛافٹٕز اٮ۪کٹِوِٹیٖز یِم أسۍ سوشَل میٖڈیا سۭتۍ یِمو یِمو سۭتۍ سوشَل یِمَن سوشَل میٖڈیا واریاہ ہٮ۪لٕپ چھِ کَران یُس یہِ آٹ اینٛڈ کرٛافٹ سون چھِ سوشَل میٖڈیا ذٔریہِ چھِ آسہِ اَتھ منٛز چھِ یِوان یِم آن لاین کٕلاسٕز چھِ یِوان دِنہٕ أمۍ آن لاین کٕلاس سۭتۍ چھِ ہٮ۪کان أسۍ ہیٚچھِتھ پانہٕ تہِ ہٮ۪کان ہیٚچھِتھ یِم آٹ اینٛڈ کرٛافٹ اٮ۪کٹٕوِٹیٖز یا چھِ ہٮ۪کان یُس وۄنۍ کَران آسہِ یُس وۄنۍ پانہٕ تٔمِس چھِ مِلان روزگار اَمہِ سۭتۍ سُہ چھِ ہٮ۪کان پانہٕ ؤنۍ یُس یہِ ہُنَر چھِ یہِ چھِ ہٮ۪کان سُہ لُکَن تام واتنٲیِتھ اَمہِ سۭتۍ چھُ أمِس روزگار تہٕ دٔستیاب گژھان یُس یہِ آٹ اینٛڈ بُٹیٖک یُس ییٚتہِ چھِ اَسہِ شاینِںٛگ شاینِنٛگ سٕٹا بُٹیٖک سٕٹار چھِ اَسہِ ییٚتہِ نزدیٖک سُہ چھِ اَسہِ لاوَے پورِ تَتھ منٛز چھےٚ سۄ یُس یہِ ٹیلرِنٛگ کٲم چھےٚ سۄ چھےٚ اَسہِ ہیٚچھناوان گوٚو تَمہِ سۭتۍ چھِ واریاہ فٲیدٕ مِلان ییٚمہِ یُس بے روزگار ہیٚکہِ آسہِ سُہ چھِ یُس ایٖزلی ہٮ۪کان اَمہِ سوشَل میٖڈیا سۭتۍ تِم کَلاسِز رٔٹِتھ ہیٚکہِ سُہ پَنُن کینٛہہ کَسٕب ہیٚچھِتھ یا ہیٚکہِ سٕژٕ کٲم یا آرِ کٲم یا کینٛہہ تہِ پینٛٹِنٛگ ہیٚکہِ ہیٚچھِتھ پَتہٕ ہیٚکہِ سُہ پَنُن پان اَمے سۭتۍ پَنُن روزگار ہیٚکہِ سُہ اَمے سۭتۍ بَنٲوِتھ یِہوٚے ہیٚکہِ یہِ پَنُن روزگار بَنٲوِتھ ییٚلہِ یہِ پَتہٕ ہیٚچھان چھِ یہِ چھُ پَتہٕ باقٕیَن تہٕ ہیٚچھناوان یہِ ہیٚکہِ سٕژٕ کٲم سۭتۍ چھِ آز واریاہ فٲیدٕ مِلان یا پینٛٹِنٛگ کٕلاسٕز ہیٚکہِ یہِ پَتہٕ بَنٲوِتھ اَپلوڈ ہیٚکہِ کٔرِتھ یہِ ہیٚکہِ پَتہٕ باقٕیَن تہِ اَمہِ سۭتۍ واریاہ فٲیدٕ واتنٲوِتھ اَسہِ چھِ آس پاس یَپٲرۍ واریاہ مگر تور اگر أسۍ وٕچھو تور گژھُن سُہ چھِ تھوڑا مُشکلٕے یہِ سوشَل میٖڈیا سۭتۍ اَمہِ سۭتۍ چھِ أسۍ گَرِ بِہتھٕے ہٮ۪کان آسٲنی سان یِمہٕ اٮ۪کٹٕوِٹیٖز چاہے سۄ سٕژٕ کٲم آرِ کٲم یا کینٛہہ تہِ کٲم آسہِ تِلہٕ کٲم چھےٚ آسان یہِ ہٮ۪کو أسۍ گَرِ بِہتھٕے آرام سان ہیٚچھِتھ یِمو یِمَے کَلاسِز چھِ أسۍ اٮ۪ٹٮ۪نٛڈ کَرٕنۍ ڈیلی تٔمۍ سۭتۍ چھِ أسۍ ایٖزلی ہٮ۪کان یِمہٕ آسٲنی سان ہیٚچھِتھ پَتہٕ ییٚلہِ أسۍ پانہٕ ہیٚچھان چھِ پَتہٕ اگر أسۍ پنٛنہِ خٲطرٕ آسہِ کَرُن کینٛہہ أسۍ ہٮ۪کو پَتہٕ پَنٕنۍ چَنَل کانٛہہ بَنٲیِتھ یا ہٮ۪کو چَنلہِ پٮ۪ٹھ ہٮ۪کو أسۍ پَنٕنۍ یِم پَنٕنۍ یُس ہُنَر چھِ سُہ ہٮ۪کو أسۍ اَمے چَنلہِ ذٔریہِ لُکَن تامَتھ واتنٲیِتھ